ہٮ۪لو اَسَلامُ علیکُم ہٮ۪لو مےٚ اوس مکان بَناوُن

اَسہِ اوس ڈِزایِن ضُروٗرَت

نہ ماڈٲرٕن

ہیٚوی ڈِزایِن

زٕ کنال آ آ پانٛژن شٮ۪ن مرلن پٮ۪ٹھ شیٹھ لَچھ تامَتھ آ آ ٹوٗ سِٹوری چھِ بَناوٕنۍ اَوا آ پٮ۪ٹھٕ گٔے پش پَتہٕ تٔتھۍ ہالس منٛز پَش تہِ ہیٚوی ڈِزایِن نہ اِنٹیٖریَر تہِ آ آ سورٕے کیٚنٛہہ اگر تُہۍ پانے کَرنٲیِو تہٕ سُہ تہِ گٔیے زیادَے اَصٕل آ سُہ گوٚو تیٚلہِ زیادٕ اَصٕل شیٹھ لَچھ آ بوٚنہٕ آ لابی تہِ چھِ تھاوُن بیٚیہِ چھُ تھاوُن ہال تہِ لۄکُٹ ہال چھِنَہ آسن یِتھ پٲٹھۍ أسۍ آ بہٕ چھُس وَنان سُے ہال یُس پَژھٮ۪ن خٲطرٕ لوکل پٔژھۍ آسن تِمنٕے خٲطرٕ آ یِم بٮ۪ڈ روٗم آسن تِمن سۭتۍ چھُ تھاوُن واش روٗم اَٹٮ۪چ آ بیٚیہِ چھِ کامَن واش روٗم تہِ اَکھ بَناو اَکھ زٕ بَناوٕنۍ آ کُنہِ کُنہِ کَمبرس چھِ کَرٕنۍ پٮ۪نلِنٛگ سٲرۍسٕے نہٕ کیٚنٛہہ لیکِن سُہ کۭتِس گَژھِ سُہ پٮ۪کیج کوٗتاہ آسہِ تُہنٛد

تۄہہِ کَتہِ چھُو آسان ٹھیٖک اگر تُہۍ فوٹو سوٗزِو مکانن ہِنٛدۍ آسوٕ نہٕ بَنٲومٕتۍ

چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ تیٚلہِ